میانہِ زندگی ہِنٛدۍ بٔڑ بارٕ اٮ۪کَمپلِشمٮ۪نٛٹ کہِ یُس بہٕ مطلب مےٚ دِوان چھُ اِطمِنان کہِ مےٚ کوٚر زِندگی منٛز کینٛہہ کہِ سُہ چھُ یہِ کہِ بہٕ چھُس ہر ہمیشہٕ اکھ اصل تہٕ اکھ رُت اِنسان بَننٕچ کوٗشِش کَران بہٕ چھُس یہِ سونٛچان کہِ میٛانہِ سۭتۍ گَژھِ نہٕ کٲنٛسہِ تہِ اِنسانَس اِزاہ واتُن کِہیٖنۍ تہِ نہٕ کہِ یُس تہِ مےٚ أنٛدۍ پٔکۍ مےٚ دوس مےٚ احباب مےٚ کانٛہہ تہِ ہَمساے یا مےٚ سۭتۍ پَران چھِ بہٕ چھُس تِمَن سۭتۍ رُت وَرتاوان یِہٕے چھِ میٛانہِ زِندگی ہُنٛد اَکھ بِگیسٹ ایٚکَمپلِشمینٹ بِگ تہٕ بہٕ چھُس اَتھ پٮ۪ٹھ اِطمِنان تھاوان کہِ بہٕ چھُس یہِ پوٗرٕ کرنٕچ کوٗشِش کران ہر کُنہِ اَندازس منٛز ہر کُنہِ وَقتہٕ چھُس بہٕ کوٗشِش کَران کہِ میٛانہِ سۭتۍ گَژھِ نہٕ بیٚکِس کُنہِ تہِ طرفُک اِزا گژھُن کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ میٛٲنۍ یہِ اَکھ ایٚکَمپلِشمٮ۪نٛٹ یہِ کہِ بہٕ چھُس پَنُن ٹایم پَنُن صحت اَصٕل پٲٹھۍ کوٗشِش کَران کہِ بہٕ کَرٕ سُہ پوٗرٕ مَطلَب بہٕ تھاو پنٕنِہِ صحتُک تہِ دیان بہٕ تھاو ماحولُک تہِ دیان تہٕ بہٕ تھاو پنٕنہِ تٲلیٖم ہُنٛد تہِ دیان بہٕ چھُس یہِ چاہان کہِ یہِ گَژھِ سورُے بیلَنسٕڈ طٔریٖقَس منٛز سَم مطلب پوٗرٕ گژھُن کہِ ہا بیاکھ بہٕ گَژھِ پَنُن ٹایم تہِ کَرُن اَصٕل پٲٹھۍ اِستعمال بہٕ گژھٕ پَنٕنۍ تعلیٖم تہِ اَصٕل پٲٹھۍ پَرُن تہٕ بہٕ گژھٕ ہَر کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ وۄتھُن بِہُن تہِ بہٕ گژھٕ ماحول تہِ نہٕ گژھِ نہٕ میٛانہِ دٔسۍ خراب گژھُن کینٛہہ کانٛہہ گَژھِ نہٕ کانٛہہ گژھِ نہٕ ناراض تِنہٕ گژھُن کہِ سَماجَس پٮ۪ٹھ تہِ نہٕ گَژھِ نہٕ میانہِ اَکہِ وجوٗد سۭتۍ بُرٕ اَثر پیٚون کِہیٖنۍ کہِ بہٕ چھُس یہِ کوٗشِش کَران ہَر ہمیشہِ صُبح پٮ۪ٹھ شام تانٮ۪تھ ژُوہن گٲنٛٹن تہٕ ہفتہٕ کٮ۪ن سَتوٕنی دۄہن چھُس بہٕ أمۍ چیٖز کوٗشِش کران مےٚ چھِ یِم چیٖزُک پنٕنہِ جایہِ اِطمِنان کہِ مےٚ کوٚر نہٕ کٲنٛسے سۭتۍ وٕنیُک تانٮ۪تھ غلط کِہیٖنۍ تہِ نہٕ بہٕ یوٗت تہِ آسہٕ پٕنٛژٕ وُہُر آسہٕ مےٚ کوٚر نہٕ یِمَن پٕنٛژٕ ؤرۍ یَن منٛز یوٚتانٮ۪تھ مےٚ پَتہ چھُ مےٚ کوٚر نہٕ کٲنٛسے تہِ سۭتۍ کٲنٛسے مخلوٗقَس سۭتۍ کٲنٛسہِ اِنسانَس سۭتۍ یا جاناوَارَس سۭتۍ وٕنیُک تانٮ۪تھ غلط کِہیٖنۍ تہِ نہٕ مےٚ کوٚر ہَر کٲنٛسہِ سۭتۍ مےٚ کٔر کوٗشِش کہِ ہَر کٲنٛسہِ سۭتۍ کَرٕ بہٕ رُت اِختیار پیش رُت کَلام کَرٕ کٲنٛسہِ ہُنٛد دِل پھٕٹراونہٕ کینٛہہ یا بیٚیہِ تہِ واریاہ چیٖز چھِ تِمَن پٮ۪ٹھ چھُس بہٕ کوٗشِش کَران کہِ اَتھ پٮ۪ٹھ چھُ مےٚ پرٛاوُڈ گَژھان کہِ بہٕ چھُس یہِ کَران کوٗشِش کہِ میٛانہِ سۭتۍ گَژھِ نہٕ کٲنٛسہِ بیٚکِس اِنسانَس دِل پھُٹُن کِہۍ کِہیٖنۍ تِنہٕ تہٕ ہر کانٛہہ گژھِ روزُن خۄش تہٕ خۄشحال پنٕنہِ یَتھ زِندگی منٛز تہٕ بہٕ چھُس یِہَے دُعا کَران کہِ ہَر کانٛہہ گَژھِ خۄش تہٕ خۄشحال روزُن بیٚکِس گژھِ نہٕ اِزا دیُن کِہیٖنۍ تہِ نہٕ یَتھ پنٛنہِ زِندگی منٛز